اسلام علیکُم وعلیکُم اسلام بہٕ حظ چھَس یہِ تۄہہِ تُہۍ چھُو حظ کَمپٔنی پٮ۪ٹھ چھُو حظ تُہۍ اَتِکۍ سِی او بہٕ حظ چھَس یۄس تۄہہِ بَس چھُ بہٕ حظ چھَس اَمِچ پٮ۪سینجر بہٕ حظ کھٔژٕس اَتھ آز گاڑِ یُس تۄہہِ یہِ ڈرٛایوَر چھُ مطلب کہِ أمِس چھُنہٕ اِنسانَن ہٕنٛدِس زوٗوُک پَروا کِہیٖنۍ تہِ یہِ چھُ آسان تیوٗتاہ فاسٹ پَکان مہربٲنی کٔرِتھ کٔرتو لوٗکَن ہِنٛز حِفاظت اِنسان چھُ لوٗکَن مطلب فٲیدٕ موٗجوٗب کھَسان گاڑِ اِنسان پَکہِ ہا پایدَلۍ مگر اِنسان چھُ دَپان نہ بہٕ گاڑِ منٛز چھِ آرام یِم ہیٚچھنٲوۍ توکھ اٮ۪مَرجَنسی چھےٚ آسان مگر اِنسانَس منٛز چھُ ایمَرجَنسی چھےٚ ییٚلہِ اِنسان آسہِ مگر پان نہ حظ کیٚنٛہہ مطلب تُہۍ چھُو ڈرایورَن ٹرٛینِنٛگ دِوان ایمَرجَنسی چھِ تیٚلہِ ییٚلہِ أکِس اِنسان سٕنٛدۍ موٗجوٗب چھِ ایمَرجَنسی تیٚلہِ ییٚلہِ اَسہِ یورٕ بیاکھ اِنسان ٹھیٖک آسہِ ایٚمے ٲسۍ سُہ ختٕم ژٕ ھنیے کٔرِتھ چلو کیٚنٛہہ چھُنہٕ باقیَن یِمَن پیسَٮ۪نٛجَرَن ہٕنٛدۍ سیفٹِی